أزِکۍ شُرۍ چھِ زیادٕ آنلایِن گیمہٕ گِنٛدان زیادٕ یہِ اِنڈور یا آوُٹ ڈور گیمو کھۄتہٕ فار ایٚگزامپٕل تَتھ منٛز چھِ یِوان موبایل گیمہٕ پَبجی چھِ گِنٛدان یِم فری فایر چھِ گِنٛدان سَبوے سٔرفَر چھِ گِنٛدان البتہ وۄنۍ چھِ کانٛہہ کانٛہہ مثلاً سکوٗلَن مَنٛز چھِ ایٚکٹِوِٹی گَژھان یا کیٛاہ چھِ اَتھ وَنان ییٚمہِ ساتہٕ سَنڈے یا سیٹَڈے سَنڈے چھِ آسان تَمہِ ساتہٕ چھِ یِم گِنٛدان کُنہِ ساتہٕ آوُٹ ڈور گیمہٕ پُلوٲمۍ ڈِسٹرکَس منٛز چھِ یا کَشمیٖرَس منٛز چھِ اُوَرآل کِرکَٹٕے مثلاً یَس زَن مشہوٗر چھِ تہٕ کِرکَٹٕۍ چھِ أزِکۍ شُرۍ تہِ زیادٕ گِنٛدان بیٚیہِ چھِ یا کِرکَٹَس سۭتۍ سۭتۍ چھِ فُٹ بال والی بال بیڈمِنٹَن چھِ گِنٛدان شُرۍ یا اِنڈور گیمَن منٛز چھِ چَٮ۪س گِنٛدان بیٚیہِ چھِ کٮ۪رَم گِنٛدان اَسہِ پَزِ مٲلِس ماجہِ پَزِ شُرٮ۪ن ہُنٛد خاص خیال تھاوُن یِمَن پَزن نہٕ دِنہِ موبایلَس پٮ۪ٹھ زیادٕ گیم گِنٛدنہٕ کینٛہہ تِکیٛازِ یِمن چھِ اَمہِ سۭتۍ صحت خراب گژھان یِمن پَزِ زیادٕ سے زیادٕ یوٗت تہِ تیوٗت نیٚبرٕ نیٚبرِم گیمہٕ گِنٛدناونہِ تَتھ منٛز ٲسۍ تن کانہہ تہِ کِرکٹ ٲسۍ تن فُٹ بال ٲسۍ تن والی بال ٲسۍ تن ہاکی ٲسۍ تن تاکہِ یِہُنٛد صحت تہِ روزِ ٹھیٖک ذہن تہِ روزِ ٹھیٖک تاکہِ یِم ہیٚکٮ۪ن اکھ کھیلَن ہِنٛدٮ۪ن حِسابَن منٛز تہِ برٛونٛٹھ پٔکِتھ تہٕ بیٚیہِ پَرنٕکٮ۪ن معاملَن منٛز تہِ برٛونٛٹھ پٔکِتھ